سُپوٚٹسس منٛز چھُس بہٕ زیادٕ اِنٹرَسٹ جوٗڈوٗ کَراٹے منٛز مےٚ چھِ یونیورسٹی طرفہٕ گولڈٕ میڈَل جوٗڈُوَس منٛز مِلیومُت تہٕ بیٚیہِ چھِ سُپوٹسس منٛز اۭں عام طور کِرکَٹس منٛز زیادٕ دِوان میڈل کَپ دِوان میڈٔل دِوان یُس اَصٕل پٔرفارمینٕس کرِ مَگر یُس وۄنۍ کَپ چھُ آسان سُہ چھُ آسان ٹیٖمَس ٹیٖمہٕ خٲطرٕ کَپ بیٚیہِ چھِ ہر کُنہِ سُپوٹسس دِوان پَنُن پَنُن اَلگ ٹرافی چھِ آسان تہٕ ہاکی دِوان فُٹ بالٕز دِوان تِمن دِوان ٹرافی تہٕ بیٚیہِ بیٚیہِ چھِ ییٚتہِ زیادٕ تر کِرکَٹس منٛز چھِ زیادٕ تر ٹرافی گژھان یوٗز اۭں بیسٹ پٔرفارم یُس تہِ کرِ سُپوٹس مین تٔمِس خٲطرٕ تہٕ بیٚیہِ چھِ اَسہِ مےٚ گرِ پانہٕ کِرکَٹس منٛز زٕ ژور کَپ أنمٕتۍ مین آف د میچ بیٚیہِ میڈَل أنمٕتۍ مین آف دِ میچ إں تہٕ بیٚیہِ یہِ یِم ییٚتھٕ ہاکی منٛز تہِ چھُ مےٚ میڈَل اکھ اوٚنمُت تہٕ سیٚکنڈ رینک آیہِ ہاکی منٛز جوٗڈوَس منٛز تہِ آیہِ مےٚ گولڈٕ میڈَل